ہیٚلو ہوٹل رِسیٚپشنِسٹ وَعلیکُم السَلام آ بلکل بلکل ٹھیٖک کُس روٗم نمبر کیٛاہ چھُ تۄہہِ ٹوٗ زیرو وَن اَکھ منٹ بہٕ کر چیٚک آ بلکل بلکل تۄہہِ چھُو آز کاہ بجے تہٕ پنٛداہ منٹ چھُو تۄہہِ آز کوٚرمُت چیٚک اِن لمنٛپ ۄۄنۍ ٲں ٹھیٖک اوہ اوہ اوہ اوہ اوہ اوہ اوہ ہَے ہَے

ہَے ہَے ہَے ہَے

ہاں ہاں تۄہہِ کٔرواہ تاج وِوانتاہس منٛز اَمہِ پتہٕ حضرت أسۍ حظ چھِ سٮ۪ٹھاہ معذرت خواہ اَمہِ اَمہِ خٲطرٕ تِکیٛازِ اسہِ اسہِ چھُ دراصٕل وُنکیٚس چَلان آز شفٹہٕ اسہِ چھُ یہِ ونٛدٕ ٲں ووت اسہِ اسہِ چھِ کَرٕنۍ کٲم اسہِ چھِ پیٚوان سِٹاف وِٹاف اسہِ کیٚنٛہہ چینٛج گَژھان اسہِ چھُ آسان نیٚبرِم کیٚنٛہہ سِٹاف تِم چھِ نیران اسہِ چھُ پیٚوان ییٚتیٛک سِٹاف کیٚنٛہہ رَٹُن ٲں تتھ منٛز چھِ گوٚمُت یِم کالٕز وغیرہ چھِ گٔمٕژ مِس تہٕ بیٚیہِ چھِ تۄہہِ زیادٕ نہٕ آمُت توجوہ دِنہٕ کِہیٖنۍ أسۍ چھِ تَمہِ خٲطرٕ معذرت خواہ تہٕ اِنشا ہاں

کِہیٖنۍ کِہیٖنۍ پرواے چھُنہٕ یہِ کہِ أسۍ کَرو یِم أسۍ چھِ سٮ۪ٹھاہ ٲں وُنکیٚس یہِ کیٛاہ چھِ یَتھ ناو یہِ تۄہہِ ووٚنوٕ صحیٖح کَتھ چھِ وُنکیٚس یۄس اسہِ چھِ اَمہِ موٗجوٗب گوٚمُت مگر أسۍ ٲسۍ اُور آل واتن کیٛازِ أسۍ اگر تۄہہِ وُچھو سٲنۍ رِوِوٕز تہِ وغیرہ اَمہِ برٛونٛٹھ وارِیاہ اصٕل رِوِوٕز چھِ اسہِ تام تتھ ہوٹلس تہٕ مگر آز چھُ وُنکیٚس شفٹہٕ اوس گَژھُن اسہِ ٲں مطلب أسۍ ٲسۍ یِم شفٹہٕ گژھن تَمہِ موٗجوٗب گوٚو اَتھ تھوڑا بہت ڈِلے أسۍ کَرو کٲم أسۍ یِمو وُنی تۄہہِ اَکھ یِیہِ تۄہہِ اَتنس روٗم سٔروِس تہٕ سُہ دِی اَتیٚن تۄہہِ بیٚڈ شیٖٹ ویٚڈ شیٖٹ تہِ چینٛج کٔرِتھ یِم کیٛاہ چھِ یَتھ ناو یِمن پِلو کوَر وغیرہ تہِ چھُو تۄہہِ بیٚیہِ کٔرٹٕنٕز ؤٹٕنٕز گَژھیٚن چینٛج بیٚیہِ باتھ روٗم تہِ گَژھہِ وُنۍ صاف بیٚیہِ واتہِ تۄہہِ ترٛیش تہٕ بیٚیہِ کمپٕلِمیٚنٛٹرٛی تۄہہِ ڈِنَر آز شامسنَس حضرت ٲں بس تُہۍ دِیِو اسہِ تُہۍ دِیِو اسہِ ہاف این اوَر ہاف این اورَس منٛز کَرو أسۍ یہِ سورٕے ٹھی ٲں سورٕے چیٖز ٹھیٖک تہٕ بیٚیہِ کَرو أسۍ کمپٕلمیٚنٹری گفٹہٕ یہِ کمپٕلمیٚنٹ ڈِنر سانہِ طرفہٕ بیٚیہِ ٹھیٖک ٹھیٖک تہٕ بیٚیہِ چھِ بیٚیہِ آسہِ کیٚنٛہہ تُہۍ کٔرزیٛو واپس فون تہٕ کیٚنٛہہ چھُنہٕ پرواے او کے او کے